گانٛدَربَلَس منٛز حظ چھِ لُکھ کاربار کران مُلازمَت کران أڑۍ چھِ اِجیٖنَر أڑۍ چھِ ڈاکٹَر أڑۍ شُرۍ چھِ پران أڑۍ چھِ بے کار بِچارٕ بِہِتھ أڑۍ چھِ کران مُزوٗرۍ مشغت أڑۍ چھِ کران زٔمیٖن دٲری خاص خاص چھِ آز تٲلیٖم پران اَصٕل پٲٹھۍ گَرَن منٛز سٲری تہٕ یِم نہٕ پران چھِ تِم چھِ بِچٲرۍ مُزوٗرۍ مشغت کران تہٕ پَنٕنۍ رۄپیہِ دَہ چھِ زینان وۄنۍ گوٚو یہِ یہِ برٛونٛٹھ اوس نہٕ ییٖژ تٲلیٖم کیٚنہہ ییٖژاہ آز چھےٚ تٲلیٖم آز چھےٚ گَرٕ گَرٕ تٲلیٖم ٹھیٖک تہٕ پَنٕنۍ بَچہٕ چھِ پانہٕ تہِ ہٮ۪کان پَرٕنٲیِتھ تہٕ بیٚیہِ حظ چھِ کران أسۍ وۄنۍ گَرٕچ محنت تہِ چھِ کران ہُہ تہِ کران یہِ تہِ کران سبزی بناوان چھِ یہِ ہسا یہِ دۄد چھُ گَرِ نیران سورٕے ہر کانٛہہ چیٖز چھِ کران تہٕ وۄنۍ گوٚو واریاہ یہ ہسا یہِ چھِ تِم تہِ یِم بے کار چھِ گَرَن منٛز واریاہ چھِ تِم تہِ یم واریاہ مُلٲزِم تہِ چھِ اِجیٖنَر تہِ چھِ ڈاکٹر تہِ چھِ سٲری چھِ گانٛدَربَلَس منٛز چھِ واریاہ فٮ۪سلٹی